میوٗن پَسنٛدیدہ محاورٕ چھُ کَلیٚن کَتھہٕ یِنۍ تہٕ أچھ پٮ۪ٹھ نہٕ مٔچھۍ زَروٕنۍ پَسنٛدیدہ لفظ چھُم کھیٚون تہٕ شۄنٛگُن تہٕ بیٚیہِ چھَس بہٕ فخٕر کران مےٚ چھِ مادر زَبان کَشمیٖری تِکیازِ اَمہِ سۭتۍ چھِ أسۍ ہیٚکان پَنٕنۍ یِم حظ اسہِ أنٛدرٕ چھِ خیالات تِم اظہار کٔرِتھ واریاہ اصٕل پٲٹھۍ